پَنٕنۍ فِزِکل فِٹنیس مینٹین تھاونہٕ خٲطرٕ چھُ ضروٗری بیلنسٕڈ مطلب مَیعٲری اَتھ گژھِ مَیعٲری غذا آسُن تہٕ تَمہِ علاوٕ گژھِ پیلنسٕڈ آسُن تہٕ ٹرانٕسپھیٹٕس یِم یِمن أسۍ وَنو پھیٹٕس وغیرہ یِم گژھن نہٕ زیادٕ یوٗز کَرٕنۍ کیٚنٛہہ کھٮ۪ن چھٮ۪نَس منٛز یا یِم ہارٕم فُل چیٖز یِمو سۭتۍ زَن اِنسان سُنٛد باڈی پٮ۪ٹھ یِم بُرٕ اَثر چھ پیوان باقٕے گوٚو یہِ بیلَنسٕڈ گژھِ آسُن تہٕ بیٚیہِ گژھِ آسُن طاقتی مطلب پروٹیٖن پروٹیٖنٕز گژھن مطلب ٹھیٖک ٹھاک میقدارس منٛز آسٕنۍ یا وَنو أسۍ وِٹامِنٕز گژھن آسٕنۍ یا مِنرَلٕز گژھن آسٕنۍ یِہُند کَمپوٗزِشن گژھِ آسُن سِپیسِفک یُس زَن باڈی سانہِ ضروٗرتھ آسہِ